یِتھ کَنہٕ سارنٕے پَتہ چھِ سٲنۍ کٔشیٖر چھِ واریاہ زیادٕ خوٗبصوٗرت ییٚمہِ وَجہ سۭتۍ چھِنہٕ مےٚ دُنیاہَس منٛز یُس تہِ اَصٕل جاے چھِ مطلب خَبَر کۭژاہ تہِ اَصٕل ٲسۍتن مےٚ چھِنہٕ سُہ پَسنٛد یِوان کِہیٖنۍ بَس اِٹیلی اَکھ چھِ مےٚ پَسنٛد کیازِ کہِ تَتہِ چھُ واریاہ اَصٕل زیادٕ غذا میلان اَمہِ وجہ سۭتۍ چھِ مےٚ پَسنٛد تَمہِ باوجوٗد چھِ مےٚ پَنٕنۍ کٔشیٖر واریاہ زیادٕ پَسنٛد تہٕ یَتھ منٛز چھِ کینٛہہ جایہِ یِم مےٚ دِل شہ شہلوَن والٮ۪ن واجٮ۪ن جایہِ چھِ اَتھ منٛز چھِ یِوان کۄپوارہ ڈِسٹِرٛکَس منٛز بَنٛگَس ویلی یُس واریاہ زیادٕ حسیٖن تہٕ خوٗبصوٗرت چھِ اَمہِ پَتہٕ چھِ یِوان سرینَگرَس منٛز واریاہ زیادٕ یِم باغات چھِ مُغل بَنٲیمٕتۍ تِم چھِ واریاہ زیادٕ خوٗبصوٗرت یِتھَے کَنَتھ چھِ ساوتھَس منٛز تہِ واریاہ زیادٕ اَصٕل اَصٕل جایہِ تہٕ تِم تہِ چھِ مےٚ واریاہ زیادٕ پَسنٛد اَمہِ علاوٕ چھِ مےٚ گُلمَرٕگ پہلگام یِم چھِ مےٚ واریاہ زیادٕ پَسنٛد